اَہن سا سٲنِس گر اۭں گامَس منز ٲس واریاہ آبٕچ پرابلِم اَسہِ اوس نہٕ آبٕے یِوان پَتہٕ اوس گورمیٚنٹ ٹینک سوزان آب ٹینک ٲسۍ سوزان پَتہٕ تمہِ سۭتۍ ٲسۍ نہٕ اَسہِ تیٖژاہ ضروٗرت پوٗرٕ ہیکان گٔژھِتھ کہیٖنۍ تہِ گریستٮ۪ن گوٚو واریاہ نۄقصان ژوٗنٹھۍ درایَکھ کَم تمہِ سۭتۍ سَبزی ٲس کَم نیران واریاہ پرابلِم ٲس سٲنِس گامَس منز وَنہِ کٔر گۆرمِنٹن دِژ اَسہِ سِکیٖم وَنہِ نَیہِ نَیہِ سکیٖم ؤنۍ چھُنہٕ تیٖژاہ تہِ ضروٗرت اَسہِ پوٗرٕ گَژھان کہیٖنۍ تہِ خۄشک سٲلی ٲس گَژھان داوُک اوس گَژھان پَتہٕ ٲسۍ اَسہِ آبٕچ واریاہ پرابلِم گَژھان آب اوس نہٕ ہؠکان یِتھٕے پَتہٕ ٲسۍ أسۍ مطلب واریاہ مُشکِلات پؠوان سامنہٕ کَرُن واریاہ پرابلِم ٲس گَژھان گژھان اوس واریاہ نۄقصان گَژھان سَبزی ٲس نہٕ بَنان کینٛہہ اوس نہٕ بَنان آبٕچ پرابلِم چھ گَژھان رَننَس منز چھُ پرابلِم گَژھان سران ٲسۍ نہٕ سران ٲسۍ نہٕ ہؠکان کٔرِتھ بُتھ ٲسۍ نہٕ أسۍ ہؠکان چھٔلِتھ تیٖژاہ ٲس اَسہِ پرابلِم واٹرٕچ پَتہٕ ترایہِ اَسہِ گۆرمِنٹن تھوڑا بہت سکیٖم ؤنہِ تہِ چھ اَسہِ تھوڑا تھوڑا پرابلِم گَژھان ؤنہِ تہِ چھ اَسہِ تھوڑا تھوڑا پرابلِم گَژھان مطلب کھؠن آب چھ اَسہِ واریاہ کَم